یُس ہَسا چینجِنٛگ کلایمٮیٹ چھُ یہِ ہَسا چھُ سٲنِس ایرہِکِس أکِس ایٚگریکَلچَرَس کَران واریاہو طریٖقو اِفیٚکٹہٕ مِثال کے طور پر کُنہِ ساتہٕ ہَسا چھ یِوان فُلَڈس ییٚلہِ تہِ فُلیش فلڈس یِن یم ہَسا چھِ کَران سون یُس یہِ کرٛاپ چھُ آسان یم ہَسا چھِ اَتھ نِوان پانس سۭتی تہٕ سٲنۍ ایٚگریکَلچَر لینٛڈ تہِ چھِ مَنٛزٕ گَژھان فُلڈس سۭتی تہٕ اتھ چھ بنان بیرن لینٛڈ کُنہ ساتہٕ تہٕ بیٚیہِ ہَسا چھِ ڈراٹٕس تہِ ہیٚکان گٔژھِتھ تہٕ ڈراٹٕزَن مَنٛز چھِ سٲنۍ یم ایٚگریکلچرَل پُلانٹس چھِ آسان یم ہَسا چھِ ہۅکھان بیٚیہِ ہَسا چھِ کُنہِ ساتہٕ پٮ۪وان ڈونٛٹھ یتھ زن ہیل سِٹارٕم چھ اِنٛگلِش پٲ ونان تہٕ اَمہِ سۭتۍ یُس سون کرٛاپ چھُ آسان سُہ ہَسا چھُ کمپُلیٖٹلی ڈیٚسٹرٛاے گَژھان تہٕ تتھ نَسا چھُ پَتہٕ کٕہٕنٛۍ تہِ کیٚور ہٮ۪کان گٔژھِتھ یم ہَسا زن فارمٲرٕس چھِ یم ہسا چھِ کَران یمن چیٖزَن سۭتۍ یِتھٕ پٲ تہِ زن ڈیٖل کہِ ییٚلہِ زن فُلڈس یِن یم ہَسا چھِ اَمہِ برٛونٛٹھٕے تھاوان یم زن یمن نٔزدیٖکھے کنالٕز آسن یم ہَسا چھِ یمن تھاوان کیٚنٛہہ ٹھیٚلہٕ لٲگِتھ واریاہ ہیوٚر ییٚمہِ سۭتۍ زَن اَمہِ کنالہِ ہُنٛد آب چھُ نیران نیٚبر کیٚنٛہہ بیٚیہِ ہَسا چھ گَژھان یم ہَسا چھِ پَنٕنۍ لینٛڈ بَناوان اَتھ ہَسا چھِ یم کیٚنٛہہ سِٹیٚپس دِوان تَمہِ سٍتۍ ہَسا چھِ بَچَن یم فُلَڈسو نِش بیٚیہِ ہَسا چھِ یِم کَران واریاہ زیادٕ پُلانٹس دِوان اَتھ ایٚگریکلچرل لینٛڈ یم زن فُلڈس چھِ بچاوان بیٚیہِ اَنٛڈر ڈراٹھ کَنٛڈِشَنٕز چھ کَران فارمٲرٕس کٲم یم ہَسا چھِ کھَنان کِہِرۍ یمن جاین ایٚگریکَلچرل لینٛڈ مَنٛز یۅسہٕ ہَسا پَتہٕ اَتھ وَقفہٕ وقفہٕ اِرِگیٹ چھِ کَران تہٕ یُس ہَسا ہیٚلٕز سِٹارٕم یتھ زن ڈونٛٹھ چھِ ونان اَمہِ نِش بَچنہٕ خٲطرٕ ہَسا چھِ وۅنۍ فارمٲرٕس کَران کیٚنٛہہ ہیلِنٛگ نیٚٹس یوٗز ییٚمہِ ساتہٕ زن ڈونٛٹھ پیٚیہِ سُہ ہسا چھُ تٔتھۍ ہیلِنٛگ نیٚٹزَن پٮ۪ٹھ پٮ۪وان تہٕ کرٛاپ ہَسا چھُ بچان